أزکِس زَمان چھِ واریاہ زیادٕ پیٹٕز ضروٗری تِکیازِ تِمَن چھِ أسۍ واریاہ زیادٕ لایک کَران تِکیٛازِ أسۍ اگر اَسہِ پَنٕنۍ فیٖلِنٛگٕز چھِ آسان کینٛہہ أسۍ چھِ تِمنٕے سۭتۍ شِیر کَران أسۍ چھِ پَنُن ٹایم سپؠنٛڈ کَران تِمنٕے سۭتۍ أسۍ چھِ واریاہ زیادٕ مَزٕ لگان اَسہِ چھُ واریاہ زیادٕ اینجاے کران فار ایٚگزامپٕل اگر کیٹٕس آسن اگر ڈاگٕس آسن اگر پٔپیٖز آسن تِمَن سۭتۍ چھُ واریاہ زیادٕ مَزٕ لگان أزکِس زَمانہٕ چھِ أکِس کورِ أسۍ لٔڑکہٕ أسۍ وُمینٕز أسۍ مینٕز تِمنٕے سۭتۍ ٹایم کَران پَنُن سپیٚنٛڈ ییٚمہِ سۭتۍ نہٕ آسہِ باقین چیٖزَن کُن زیادٕ تَوَجہ چھُ مِلان کینٛہہ یا بُرٲیی کُن چھُنہٕ زیادٕ ٹایم مِلان کینٛہہ اسی لیے چھِ أسۍ واریاہ زیادٕ پَنُن ٹایم سپؠنٛڈ کَران پیٹَن سۭتۍ اَسہِ چھُ واریاہ زیادٕ خۄش لگان اگر أسۍ پؠٹٕس کَرہوکھ یوٗز پنٕنِس گَرَس منٛز تٕم تہِ چھِ واریاہ زیادٕ اَصٕل آسان یُس نہٕ وۄنۍ پنٕنۍ پؠٹٕس کَرِ یوٗز کینٛہہ تٔمۍ سٕنٛدِ خٲطرٕ تہِ چھُ آسان اَصٕل کینٛہہ مگر تٔمۍ سٕنٛدِ خٲطرٕ چھِ یہِ میسیج واتان زِ کہِ سُہ کَرِ پَنٕنۍ پؠٹٕس مسیج تِم چھِ واریاہ زیادٕ اَصٕل آسان سانہِ خٲطرٕ تِم چھِ واریاہ زیادٕ ضٔروٗری آسان پَننہِ فیٖلِنٛگٕس یا بَدَل کینٛہہ جٔرنی چھِ آسان یہِ چھِ تِمنٕے سۭتۍ شِیَر کَران یۄس سٲنۍ ڈیسٹِنیشَن چھِ آسان أسۍ چھِ تِمنٕے تام مطلب أسۍ چھِ تٕمَن ہیلٕپ ہیٚوان أسۍ چھِ واریاہ زیادٕ مَزٕ لگان تِمَن ستۭۍ واریاہ زیادٕ اینجاے تہِ چھِ أسۍ کَران تِمَن سۭتۍ